اَلسَلامُ علیکُم مےٚ چھُ پَلو سُوونُک واریاہ زیادٕ شوق بیٚیہِ چھَس بہٕ پَلو سُوَان تہِ

وَقتَس سۭتۍ سۭتۍ روٗدٕس بہٕ تیٖژاہ آوُر کہِ مےٚ روٗد نہٕ خیالٕے کہِ بہٕ کَرٕ ہا اَپلوڈ پَنٕنۍ یِم پَلو پَنُن سُوُن کُنہِ سوشَل میٖڈیا پلیٹ فارمَس پیٚٹھ یا بہٕ کھولہٕ ہا کانٛہہ یوٗٹوٗب چیٚنَل

تہٕ اَکھ فیورِٹ ٲں نِٹِنٛگ بُک چھَنہٕ کینٛہہ اَلبَتہ سۄ چھِ اَکھ یوٗٹیوٗب چیٚنَل یَتھ سۄ چھِ اَفریٖقاہٕچ اِلیانہ چھُ تٔمِس ناو تہٕ سۄ چھِ کرٛوٚشِٹِنٛگ تَتھ منٛز وُچھان سۄ چھِ مےٚ خۄش گژھان وُچھِنۍ تہٕ کَٹِنٛگ منٛز ٲسٕس بہٕ وُچھان زیادٕ تَر ڈِزایِن باے آرتی تہٕ سۄ ٲس یوٗٹیوٗب چَیٚنلہِ پیٚٹھ ہاوان کیٚنٛہہ ویٖڈیوز اَپلوڈ کَران پٕلازو شٲرٹ یا بَدَل چیٖز کِتھ پٲٹھۍ کَرو کَٹ یا یِمَن کِتھ پٲٹھۍ کَرو کَٹِنٛگ تہٕ پَتہٕ سٹِچِنٛگ تہٕ البتہ یُس یہِ ڈِزایِن باے آرتی چھُ یہِ چیٚنَل چھِ اَمہِ پیٚٹھ چھِ مےٚ پِن ٹَکٕس ہیٚچھمٕتۍ ترٛاوٕنۍ تہٕ مُختلِف قٕسمٕکۍ ڈِزایِن یِتھ پٲٹھۍ پوٹلی بَٹَنٕز ٲسۍ نہٕ مےٚ تَگان تراوٕنۍ کینٛہہ تِم ہیٚچھ مےٚ یوٗٹیوٗب چَنلہِ پیٚٹھ یا یِہٲے پِن ٹَک اوٗس نہٕ مےٚ تَگان بَناوُن کِہیٖنۍ یہِ تہِ ہیٚوچھ مےٚ خاص کَر پَلو سُیِتھ کٔرِتھ یِم پَنہٕ پیٖنٛت کِتھ پٲٹھۍ چھِ ژَٹٕنۍ یہِ اوسُم نہٕ تَگان کینٛہہ تہٕ یہِ ہیٚوچھ مےٚ اَمیٚے ٲں یوٗٹیوٗب چَنلہِ پیٚٹھٕے یَتھ ناو چھُ ڈِزایِن باے آرتی تہٕ مگر اَکھ چیٖز گوٚو کہِ ایٚڈوٲرٹیٖز ہیٚوک نہٕ مےٚ کٔرِتھ کُنہِ آنلاین پٲٹھۍ کِہیٖنۍ تہِ پنٛنہِ کوٚمنِٹی منٛز یُس مےٚ ہُنَر چھُ اَلبَتہ چھُ پانٔے تِمَن مِلِتھ تِمَن سۭتۍ کَتھ کٔرِتھ واتنٲو مےٚ تِمَن کَتھ کہِ مےٚ چھُ تَگان کیٚنٛہہ چیٖز سُوُن سُوُن کَپٹاوُن چھُم تَگان ییٚلے مےٚ تِمَن ووٚن تہٕ تِمو أنۍ پَنٕنۍ سوٗٹ تہٕ بَناونٲیِکھ مےٚ اَتھہِ یا تِمَن اوٗس کانٛہہ رِشتہٕ دار

اَننٕکھ یور تہٕ اَتی گوٚو میوٗن یہِ ہُنر ایٚڈوٲرٹایِز